ییٚمِس تحت اَکھ ایٚگزامنیشَن چھُ آسان بیٛاکھ کاڈِنیٹَر گوٚو کُنہِ جایہِ چھِ کانٛہہ اِوٮ۪نٹ کُنہِ آفِسَس مَنٛز چھُ کانٛہہ اِوٮ۪نٹ مطلب کہِ آفِس چھِ تَتہِ چھُ کانٛہہ اِنٹَروِو گَژھان سُہ چھُ کَران کاڈِنیٹَر کاڈِنیٹَر مطلب تٔمِس چھُ آسان سُہ اِنٹَروِو کَرُن سۄ چھِ تٔمِس اِنٹَروِو کَران مطلب کہِ ژےٚ کیٛاہ کوٚرُکھ ژےٚ کیٛاہ کیٛاہ چھِ اَتھ وَنان ژےٚ کیٛاہ بیک گرٛاوُنٛڈ چھی ژےٚ کیٛاہ چھی زِندَگی منٛز کوٚرمُت بَیو ڈاٹا وَن ژٕ پَنٕنۍ بیٚیہِ چھِ تٔمِس کینٛہہ کوسچَن کَران ییٚمِس خٲطرٕ چاہے تٔمِس کانٛہہ کَمپٔنی چھِ تہٕ پنٛنہِ کَمپٔنی خٲطرٕ صحیح سُہ چُنان تٔمۍ سٕنٛز مطلب کانٛہہ اِنٹَروِو کَرُن بیٛاکھ گوٚو کانٛہہ اِگزامنیشَن چھُ گَژھان تہٕ پَتہٕ چھِ کٲنٛسہِ یِوان کاڈنیٹَر تھاوُن یا تھاونہٕ یہِ پِرٛنسپلَس دپان چھِ ژےٚ چھِ ییٚتہِ کاڈنیٹ کَرُن سورُے ایٚگزامنیشَن ژٕ چھُکھ کاڈنیٹَر ژےٚ چھِ سورُے یہِ تہِ ژٕ وَنَکھ تی گژھِ پَتہٕ چھِ تِہ سُہ پنٛنہِ حِساب وٕچھان سُہ چھِ وَنان ٹیٖچَرَن بُلاوان میٖٹِنٛگ بُلاوان پَگاہ چھِ ایٚگزامنیشَن فار ایٚگزامپٕل پَگاہ چھِ کانٛہہ بوڈ ایٚگزام ٹُوٮ۪لتھ ایٚگزامنیشَن چھُ تۄہہِ چھُو یِتھ کٔنۍ کٲم بَہہِ بَجہِ گَژھِ یِمَن پیپَر بَہہِ بَجہِ چھُ یِم تہِ ییٖتیٛاہ ٹیٖچَر چھِ ٹیٖچَر چھِ اَلَگ اَلَگ ڈیوٗٹی ہُہ ٹیٖچَر گژھِ ہُتھ کَلاسَس ہُہ گژھِ بیٛاکھ کٕلاسَس منٛز سارنٕے چھُ پَہَن اہم اہم رول کَرُن نَقل گژھِ نہٕ کانٛہہ کَرُن اَگر اَگر بوڈٕ وول یِیہِ بوڈٕ وول چھُ یِوان تٔمِس گژھِ نہٕ کانٛہہ شِکایتُک موقعہٕ مِلُن بیٚیہِ گژھِ سارنٕے رول نَمبَر اَصٕل پٲٹھۍ چَک یِن کَرنہٕ تٔمِس گَژھِ نہٕ سارنٕے گژھِ رول نَمبَر یِنۍ چَک کَرنہٕ اگر کٲنٛسہِ کوسچَن چھُ پَرُن کٲنٛسہِ بَچَس ییٖنہٕ سَمٕجھ کہِ مےٚ کیٛاہ پیپَر چھِ تٔمِس چھُ سُہ پَرنہِ نَقٕل چھُنہٕ تِمَن دِیُن پانہٕ ؤنۍ کَرنہٕ کینٛہہ تِمَن چھےٚ چیٚکِنٛگ کَرٕنۍ کیٛازِ یہِ چھِ بوڈ ایٚگزام تِمَن گَژھِ چیکِنٛگ یِنۍ کَرنہٕ کٲنٛسہِ ما چھُ اِیر فون سۭتۍ کٲنٛسہِ ما چھُ فون کٲنٛسہِ ما چھ کیلکُلیٹَر یِمَن چیٖزَن ہُنٛد خیال تھاوُن تَتہِ چھِ تَتہِ گَژھِ بیٚیہِ آسٕنۍ بَچہِ مَطلَب خۄشِک گَژھان لیٚکھان لیٚکھان تِمَن گَژھِ ترٛیش تہِ آسٕنۍ تِمَن گَژھِ نہٕ کٕہٕنۍ تہِ کٔمی گژھٕنۍ تَتھ منٛز تِم گَژھن اَصٕل پٲٹھۍ پیپَر کَرنہِ اگر گَرم چھُ تَتہِ گژھِ یُن اَصٕل پٲٹھۍ فین لاگنہٕ اگر سَردی چھِ تَتہِ گَژھِ بٕخٲرۍ یِن لاگنہٕ یِم چیٖز چھِ کینٛہہ یِم کاڈِنیٹرَس چھِ پٮ۪وان وٕچھِنۍ کیٛاہ مطلب پَتہٕ چھِ پٮ۪وان تٔمِس مطلب ٹیٖچرٕ سُنٛد تہٕ أتتھٕے وٕچھُن اگر ٹیٖچَر دِ ٹیٖچَر ڈیوٗٹی چھِ دِوان أمِس خٲطرٕ ما دِمو چاے یا کینٛہہ سُہ چھُ یہِ چیٖز تہِ چھِ پٮ۪وان تٔمِس وٕچھُن سٹوٗڈَنٛٹ چھُ مطلب اگر کانٛہہ مطلب سٹوٗڈَنٛٹ چھِ بَرابَر ترٛٮ۪ن گٲنٛٹَن پیپَر کیٛاہ چھِ اَتھ وَنان تہٕ امہِ وَغٲر امہِ پَتہٕ چھُنہٕ تٔمِس دِیُن کینٛہہ تِمَن چھُ نَقٕل دِیُن کَرنہٕ کینٛہہ اَلب اَلبَتہ اگر تِمَن کۄسچَن یی نہٕ سَمٕجھ کینٛہہ سُہ چھُ تِمَن پَرُن تہٕ ییٚمہِ سۭتۍ تِمَن اَصٕل پٲٹھۍ پیپَر کَرَن تِمَن چھُ گۄڈنٮ۪تھ مطلب تِمَن کٲنٛسہِ چھُ آسان مطلب ٹٮ۪نتھٕ چھُ آسان تہٕ کٲنٛسہِ پَتہٕ چھِ مطلب پَتہٕ چھِ وَنان کاڈنیٹَر یِمَن چھُ ٹٮ۪نتھٕ پیپَر ٹیٖچَرَس کہِ یِمَن چھُ ٹٮ۪نتھُک پیپَر تۄہہِ چھُ یِمَن وَنُن مطلب یہِ چھُنہٕ کانٛہہ بوڈ ایٚگزام چھُنہٕ کِہیٖنۍ ٹٮ۪ن تِمَن چھِ تھوڑا حوصلہٕ اَفضٲیی کَرٕنۍ ییٚمہِ سۭتۍ تِم کھوژَن کِہیٖنۍ نہٕ تِمَن چھُ گۄڈٕنٮ۪تھ اَصٕل پٲٹھۍ دیُن مطلب حوصلہٕ ییٚمہِ سۭتۍ تِم اَصٕل پٲٹھۍ پیپَر کَرَن نَتہٕ چھِ یِوان باسان چھِ بوڈ ایٚکزام خبر کینٛہہ تِمَن چھِ تھوڑا یِتھَے کِنۍ تِم خُش کَرٕنۍ یِم چھ کینٛہہ کامہِ یِم کاڈِنیٹَر سٕنٛز چھےٚ یِوان وٕچھنہِ تٔمۍ سٕنٛد طَرفہٕ